یِیٚلہِ تہِ مےٚ باسہِ کُنہِ شایہِ یہِ یہِ مسلہٕ چھُ کیٚنٛہہ لڑٲے چھِ جگڑٕ چھِ یا ییٚتٮ۪ن اِنسان کٲم کَرِ یا وَتھِ بیٚہہِ تَتٮ۪ن چھُ کانٛہہ مسلہٕ مےٚ چھُ باسان سارِوِٕے بہتریٖن چھُ یہِ سُہ اَگر کانٛہہ تہِ مسلہٕ گَژِھ سُہ گَژِھ کَتھ باتھِ سٟتی حَل گَژُھن مگر تَتھ گَژھِ سیٚود فٲصلہٕ گَژھُن زٕ نَفر ژور نفر گَژھَن اَنٕنۍ تِمَن سٟتۍ گَژِھ اَصٕل پٲٹھۍ اَگر پانہٕ وٲنی گَژِھ اِنسانَس اَصٕل پٲٹھۍ سَمجھوتہٕ سَمجھوتہٕ گَژھِ کَرُن تہٕ مَسلہٕ گژھِ أنٛزراوُن اَگر نہٕ تہِ اَگر پَتہٕ نفر زٕ ژور اَنہِ تِہٕنٛدِ موٗجوٗدگی منٛز یِم زَن اَصٕل دٲنِشوَر آسان ذہن آسَن تھاوان تہٕ تِمَن بُتھِ کَنہِ کَرن زِ کیٛاہ مسلہٕ چھُ کیٛازِ چھُ کَس چھُ خطا کَس چھُ کَھسان تہٕ تَمہِ پَتہٕ گَژِھ اَصٕل طریٖقَس منٛز یہِ أنٛزراونہٕ یُن نہَ کہِ گَژھِ تیٛوٗت بوٚڈ مَسلہٕ یُن بناونہٕ پَتہٕ کیٚسہٕ کیٚس گَژھُن یا کیٚس چھِ گَژھان یا ایف آی آر چھِ گَژھان باقٕے یا لڑٲے چھِ گَژھان مطلَب تَمہِ آیہِ چھِ لڑٲے گژھان زِ أکِس اکھ چھِ مارنہِ واتان اِنسان سُہ چھُنہٕ مےٚ پَسنٛد کِہیٖنٛۍ تہِ بٔلکہِ اَگر گژھِ تہِ کُنہِ ساتہٕ اِنسان بہتَر چھُ زِ اِنسانَس گژھِ نیگوسیشنٕے کَرُن تہٕ نہَ کہِ گَژِھ یِمَن چیٖزَن زیادٕ بڑاوٕ دِیُن لڑایَن کُن نِیُن یا باقٕے چیٖزن کُن نِیُن سُہ چھُنہٕ مےٚ بِلکُل تہِ پسَنٛد کیٚنٛہہ تہٕ یہِ چھُ مےٚ باسان بہتریٖن طریٖقہٕ اَگر اِنسان نیگوسیشنَ کَرن تہٕ سُہ چھُ بہتَریٖن طریٖقہٕ میٛانہِ خٲطرٕ مےٚ چھُ باسان یی زِ تٔتنٕے چھُ سُے حَل اَگر اِنسانَس باسہِ کُنہِ ساتہٕ نہَ بہٕ چھُس نہٕ غلط کیٚنٛہہ اَدٕ ووٚنُن آ چَلو کیٚنٛہہ چھُنہٕ غلطی چھِ اَگر تَمہِ سٟتۍ یہِ مسلہٕ ختٕم گَژھِ بہتَر چھُ تی آسان اَگر أکۍ سٕنٛدِ أکِس اِنسان سٕنٛدِ صبَر کَرنہٕ سٟتۍ دَہَن اِنسانَن ہُنٛد مسلہٕ گَژھِ حَل بہتَر چھُ تی آسان یہِ چھُ مےٚ باسان یہِ بہتریٖن طریٖقہٕ یُس بہٕ پانہٕ چھُس سمجھان یِتھٕ پٲٹھۍ ہیٚکہِ مسلہٕ حَل گٔژھِتھ